السلامُ علیکُم بہٕ چھَس یہِ کَران گُلشَنہ جی سۭتۍ کَتھ بہٕ چھَس اِسما کَوثر کَتھ کَران اَہَن حظ خٲرٕے اوس مےٚ اوس دَوا نیُن تہٕنٛدِ دُکان پٮ۪ٹھ آ بہٕ ٲسٕس اَز گٔمٕژ ڈاکٹَرَس نِش تٔمۍ چھُنَم دیُتمُت نُسکَس پٮ۪ٹھ دَوا لیکھِتھ آ تہٕ وٕ ٲسٕس بہٕ دَپان بہٕ اِمہٕ تُہُنٛدِس اَتھ دُکانَس پٮ۪ٹھ دَوا دُکانَس پٮ۪ٹھ تہٕ بہٕ رَٹہٕ یہِ دَوا تُہۍ ؤنۍوَا مےٚ تُۄہہِ کٔژِ بَجہِ چھُو صُبحٲے دَر یہِ دُکان کھُلاوان تۄہہِ چھُو نہ دَوا دُکانٕے گوٚو صُبحٲے چھُو تُہۍ نَیہِ بَجہِ کھُلاوان دُکان اچھا ٹھیٖک گوٚو گوٚو أسۍ ہٮ۪کو صُبحٲے نَیہِ بَجہِ گَرِ نیٖرِتھ تہٕ دَہَن بَجَن تام واتو أسۍ اور گوٚو آ تہِ چھِ تہِ بوٗز تہِ آو مےٚ سَمٕج تُہۍ ؤنِو مےٚ مَگر وۄنۍ زَن تہِ گوٚو چھِ گَژھان کانٛہہ کینٛہہ چھِ گَژھان کُنہِ ساتہٕ تہٕ گَژھان چھُ ژیر تُہۍ کٔژِ بَجہِ چھُو دُکان بَنٛد کَران اچھا صُبحٕچ نَیہِ بَجہِ چھُو تُہۍ کھُلاوان تہٕ شامچہِ نَیہِ بَجہِ چھُو تُہۍ بنٛد کَران ٹھیٖک چھُ ٹھیٖک چھُ گوٚو أسۍ کَرو تیٚلہِ اور چَکَر گوٚو صُبحَس ٲسِو تُہۍ دُکانسٕے پٮ۪ٹھ اچھا ٹھیٖک ٹھیٖک گوٚو اِنشاء اللہ واتو أسۍ صُبحَس دُکانَس پٮ۪ٹھ ٹھیٖک اَدٕ کیٛاہ ٹھیٖک چھُ اَلسلامُ علیکُم